اَکہِ دۄہ چھِ مےٚ فوٹو تُلمُت أکِس استانَس تَتھ اَستانَس منٛز ٲسۍ واریاہ لوٗکھ یِوان تِم ٲسۍ تٔمِس ؤسیٖل اَنَان تہٕ وَنان ٲسِس مےٚ اونمٕے یہِ ؤسۍ خۄدایَس ٲسۍ وَنان مےٚ اوٚنمٕے یہِ ؤسیٖل اَسہِ کَر یہِ کٲم سُہ استان چھِ واریاہ مشہوٗر تَتھ چھِ وَنان ژیارِ شریٖف تَتھ اَستانَس گٔے واریاہ ؤری مطلب تَتِیتھ ٲسِتھ تہٕ تَتھ استانَس پٮ۪ٹھ چھِ واریاہ لوٗکھ گژھان تَتھ استانَس چھِ واریاہ لوٗکھ مانان تٔمۍ استانَن چھِ وارایاہَن لوٗکَن مدد کوٚرمُت سُہ اَستان چھِ واریاہ اَصٕل اَکہِ دوہ چھُس بہٕ تَپٲرۍ بٔتہِ گٔیس توٗرۍ تَتھ اَستانَس پٮ۪ٹھ تہٕ مےٚ کٔڑ تَتھ تُل تَتھ فوٹو تٔمِچ سِٹوری ٲسۍ پتہٕ یہِ زِ تور ٲسۍ واریاہ لوٗکھ یِوان تِمَن ٲسۍ منگان واریاہَو مطلب واریاہَو گامَو پٮ۪ٹھ ٲسۍ تور لوٗکھ یِوان تَتہِ ٲسۍ بہوان تَتھۍ ٲسۍ پَنٕںۍ ودان تَتٕتھۍ ٲسۍ پَنٕنۍ راز وَنان تَتھۍ ٲسۍ سُہ اوس پتہٕ حل گژھان سُہ اوس تٔمہٕ تَتھ اَستانَس پٮ۪ٹھ چھِ واریاہَن لوٗکَن بروسہٕ تور چھِ آز تہِ گژھان لوٗکھ تور چھِ تِم منٛگنہِ گژھان پتہٕ چھِ تمَن گژھان سُہ حل سُہ اَستان چھِ واریاہ اَصٕل سُہ اَستان چھِ واریاہ پرون سُہ اوس پرانہِ زمانہٕ پٮ۪ٹھ ییٚلہِ بہٕ لَکُٹ اوسُس مےٚ اوس ییٚلہِ مےٚ زَرٕ آسہٕ کاسنہِ ییٚلہِ مےٚ کیٚنہہ اوس آسان کَرُن مےٚ اوس وَنان مول موج نانۍ بٔڈبَب آ ژٕ نِمٛوتھ اَستانَس پٮ۪ٹھ تِم ٲسۍ مےٚ پتہٕ نِوان تٔتھۍ اَستانَس پٮ۪ٹھ سُہ اَستان چھِ واریاہ پرون مےٚتہِ سوٗنچھ پتہٕ دۄپ پتہٕ ہے بہٕ گژھٕ تور بہٕ کَرٕ تَتھ فوٹوگرافی ییٚلہٕ بہٕ پتہٕ تور گۄوس تَتھ تُل مےٚ فوٹو پتہٕ سُہ فوٹو چھِ میانہِ زندگی ہُنٛد سارِوی کھۄتہٕ یادگار فوٹوٗ تَتھ پٲتۍ کِنۍ چھِ واریاہ بٔڑ سِٹوری یۄس مےٚ تۄہہِ ؤنۍ مَو